اَسہِ گامکٮ۪ن لُکَن حظ چھِ پیٚوان زٔمیٖندٲری ہِنٛدۍ زٔمیٖنٕکۍ کاغذ سنٛبھالنہٕ خٲطرٕ واریاہ محنت کَرٕنۍ گۄڈٕ چھِ اَسہِ پیٚوان پَٹھٕ سَرکٲرۍ دَفتَرَن پھیرُن پَٹھوٲرۍ صٲبَس نِش گژھُن تَتہِ تہِ ییٚلہِ نہٕ کِہیٖنۍ اندیو دَپان وۄنۍ گٔژھِو سا گِرداوار صٲبَس تَمہِ پَتہٕ گٔژھِو سا تحصیٖل آفِس تِمَن پھیٖرِتھ تھوٗرِتھ وۄنۍ گٔژھِو سا نَمبردارَس نِش تَتہِ پٮ۪ٹھ وۄنۍ گٔژھِو سا ڈی سی آفِس کوٹو منٛز چھِ پیٚوان ایفِڈیوِٹ اَنٕنۍ اَسہِ حظ چھِ واریاہ مُشکِلات گژھان کاغذ سنٛبھالنَس اَمہِ زٔمیٖنٕکۍ کاغذ سنٛبھالنَس منٛز اَسہِ پَزِ نصیحت رَٹٕنۍ مٲہِرَن نِش یَتھ منٛز پَٹھوٲرۍ صٲب چھُ وکیٖل صٲب چھِ تحصیٖل دار صٲب چھِ اَسہِ خٲطرٕ چھِ یی جان زِ أسۍ کَرو تِمَن سۭتۍ مَشوَر اَسہِ کیٛاہ پَزِ کَرُن یِمہِ سٲنۍ یِم زٔمیٖنٕکۍ تاکہِ یِم سٲنۍ یِم زٔمیٖنٕکۍ کاغذ چھِ یِم گژھٮ۪ن ٹھیٖک